السلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک شُکُر رۄبَس کُن تُہۍ چھُو حظ ٹھیٖک اَلحمدُاللہ تُہۍ ؤنۍ تَو یہِ تُہۍ چھُو حظ یہِ گولڈَن شاپَس پٮ۪ٹھ تُہۍ ؤنۍ تَو یِم موبایِل ووبایِل چھُو حظ تُہۍ کٕنان ٹھیٖک ٹھیٖک تُہۍ ؤنۍ تَو یہِ تۄہہِ چھُوا ییٚمیُک ایٚم ایٚم آییُک نوٹ سکِس نوٹ سیٚوَن پرو چھُوا تۄہہِ فون سیمسَنٛگُنک ما چھُو کانٛہہ ماڈلا آز نَو پہم ایٚوَلیبٕل کانٛہہ اچھا ٹھیٖک آزٕ کُس زیادٕ پہمتھ چَلان تہٕ تُہۍ ؤنۍ تَو تَتھ کیٛاہ چھِ بیٚیہِ ریٹھا ویٹھا ٹھیٖک اۭن یہِ میٚموری ویٚموری چھا تَتھ اَصٕل مطلب بیٹری بیک اپ چھُ سا ٹھیٖک آسان ہُہ ریم ویم تہِ ٹھیٖک ٹھیٖک تُہۍ ؤنۍ تَو حظ یہِ یُس بہٕ چھُسَو نہٕ حظ وَنان یہِ ایٚم آیُک نوٹ سکِس نوٹ سیٚوَن پرو تَتھ ؤنۍ تَو یہِ تَتھ کیٛاہ چھِ فَنٛگشَن وَنٛگشَنہٕ سُہ چھا اَصٕل مطلب ہینگ وینگ ما تِم گژھان ریم ویم چھےٚ سا تَتھ اصٕل اَہَن حظ ٲں ایٚم آیُک اوا آ یُس یہِ چھُنہٕ نوٹ سیٚوَن پرو اَتھ کیٛاہ کیٛاہ فَنٛگشَنہٕ چھِ تُہۍ ؤنو تۄتہِ یہِ بیٹری بیک اپ چھُ سا ٹھیٖک ٹھاک اچھا ٹھیٖک یہِ کیمرا ویمرا چھُس اَصلٕے

اچھا ٹھیٖک ٹھیٖک ٹھیٖک اَہَن حظ تۄہہِ چھُو حظ پتہ مےٚ اوس نیٚومُت پٔتِم فون تہِ تۄہے نِش نہ تَتھ حظ سُہ تہِ اوس ایٚم آیکُے مگر سُہ اوس سُہ درایو مےٚ واریاہ اصٕل فون تَتھ گٔے مےٚ لگ بگ زٕ ڈاے ؤری گٔے تٔتھۍ چلاوان تہٕ وۄنۍ چھِ سُہ چھُ وٕنہِ تہِ چلان ٹھیٖک تیٚلہِ تہِ مگر یہِ وۄنۍ باسیٚو مےٚ نا تَتھ ٲسۍ وۄنۍ ڈِسپٕلے فوٚٹمُت اَکہِ لَٹہِ مےٚ تہٕ وۄنۍ چھُنہٕ سُہ زیادٕ اصٕل چلان کیٚنٛہہ سُہ درایو مےٚ زبردست فون تہٕ وۄنۍ ٲسٕس بہٕ اَوٕے وَنان بہٕ اَنہٕ ہا أمے کمپٔنی ہُنٛد بیاکھ فون تۄہٕے نِش نِمَو تہِ تمہِ موجوٗب تھوڑا چھُ بَرۄسہٕ تہِ تۄہہِ پٮ۪ٹھ تہِ بیٚیہِ دَپے مےٚ یہِ ڈِسکَوٕنٹ وِسکوٕنٹ تہِ دیہو تُہۍ کیٚنٛہہ ڈِسکوٕنٹا وِسکوٕنٹا دیِوا وۄنۍ کیٚنٛہہ کِنہٕ وۄنۍ ہے چھُو أسی تۄہہِ پَنٛنۍ کَسٹَمَر تہٕ اَسہِ دِیِزیو وۄنۍ جان ڈِسکوٕنٹ تیٚلہِ یِمَو اِنشاءاللہ تۄہے نِش تہٕ تُہۍ وٕنۍ تَو آز چھُوا تُہۍ دُکانَس پٮ۪ٹھٕے آز تہِ چھُوا آز زَنہٕ یِمَو آز چھُوا تٔتی ٲ اگر نہٕ مےٚ وٕنۍ کیٚن آو نہ ٹایِم تیٚلہِ ہٮ۪کا بہٕ پگاہ یِتھ پگاہ ٲسِوا تَتہِ ٹھیٖک حظ چھِ مگر یہِ تھٲیِزیو وۄنۍ خیالٕے نہٕ ڈِسکوٕنٹُک ڈِسکوٕنٛٹَک تھٲیِزیو خیالٕے ٹھیٖک چھِ حظ یا اگر نہٕ بہٕ پانہٕ تہِ آیَس مےٚ زَنہٕ سوٗز بیٚیہِ تہِ کانٛہہ تہٕ ڈِسکوٕنٹ کٔرِزیو ضُروٗری ٹھیٖک چھِ حظ اَدٕ حظ چلو ٹھیٖک چھُ ٹھیٖک چھُ چلو شُکریہ ادٕ حظ چلو بِیٚہو رۄبَس